کشمیٖرَس منٛز ییٚلہِ لُکھ چھِ آسان فری تِم چھِ دَپان أسۍ گژھو پنٕنؠن پنٕنؠن فیملی سۭتۍ پَنٕنؠن فرٛؠنٛڈَن سۭتۍ گژھو أسۍ پِکنِک ییٚتہِ چھِ مطلب اگر أسۍ پَنٕنِس اننت ناگ ڈِسٹِرٛکَس منٛز وٕچھو ییٚتہِ چھِ اَسہِ واریاہ پِکنِک سٔپاٹ لایک اَتہِ چھِ أسۍ کۄکرناگ چھُ پہلگام چھُ ویرناگ چھُ تہٕ ییٚتہِ چھِ واریاہ تِم پِکنِک سٔپاٹ یتھن أسۍ پانُن ٹایم چھُ سپینٛڈ کَران پَنٕنؠن فیملی سۭتۍ چھِ کران فرٛؠنٛڈسَن سۭتۍ چھِ کران تہٕ بیٚیہِ باقٕے یِم تہِ کٕلاسمیٹ چھِ آسان تِمن سۭتۍ چھِ أسۍ کران پَتہٕ تِم کٔشیٖرِ منٛز چھِ آسان یوٗجؤلی اگر أسۍ وٕچھو یِم ییٚتہِ آسان چھِ پیٖپٕل یِم فری چھِ آسَان تِم چھِ دَپَان أسۍ کَرو یوٗجؤلی اگر وٕچھَان لٔڑکی تِم چھِ دپان أسۍ کَرو کُکِنٛگ تِم چھِ دَپان أسۍ ہیٚچھو رَنُن أسۍ رَنو گَرِ وٕچھو کِتھ کٲٹھۍ چھِ کیاہ ڈِشِز بَناو نٔے نٔے ریسِپیٖز ہیٚچھو یا یا بَدل کینٛہہ کامہِ کَرو أسۍ وٕچھو پَلو سوٗنۍ ہیٚچھو یا بَدل کینٛہہ پَلو یِم بٔنیان ووٚنہِ وٕچھو تِم چھِ ہیٚکان تٔمِس ٹایم تِم تَتھ منٛز ٹایم سپؠنٛڈ کٔرِتھ پَتہٕ اگر وٕچھو أسۍ لٔڑکہٕ یِم کٔشیٖرِ منٛز چھِ آسان یوٗجؤلی تِم ییٚلہِ فرٛی چھِ آسان تِم چھِ دَپان أسۍ گِنٛدو فُٹ بال گِنٛدو بیٹ گِنٛدو أسۍ یا بَڑٕ کینٛہہ کَرو أسۍ أسۍ نیرو چَکر ٲسۍ بایک رایڈِنٛگ کَرو أسۍ تِم چھِ اَتھ منٛز کَرَن پَنُن ٹایم سپؠنٛڈ تہٕ یہِ چھِ أسۍ کَرَان کٔشیٖرِ منٛز